أسۍ چھِ کَران کٲم ییٚلہِ أسۍ کانٛہہ ٲں یہِ وَوو نا کانٛہہ بیٛول پَتہٕ چھِ تَتھ ٲں پیٚوان آب ترٛاوُن اصٕل پٲٹھۍ أسۍ گَژھو وارِ مَنٛز وَوو تَتہِ بیٛول تَتھ چھِ آب ترٛاوان أسۍ تِژی پھِرۍ پَتہٕ چھِ پٲنٛژِ دَہہِ دُہہِ بعد سُہ چھُ آسان ہیٛور کھوٚتمُت پَتہٕ ییٚلہِ أسۍ سُہ چھِ کَڑان اکھ کُل تَتھ چھِ آسان واریاہ پَتہٕ موٗل زٲمِتۍ پَتہٕ چھِ أسۍ تِم کُلۍ لاگان واریاہَن جایَن ٲں پَتہٕ چھِ أسۍ تِم ترٛاوان ییٚلہِ أسۍ واریاہَن جایَن لاگو سنٛبھالو سنٛبھالو چَمَن اصٕل پٲٹھۍ ٲں وُپراوو بیلچہِ سۭتۍ زٔمیٖن پَتہٕ چھِ ٹنٛگر کَران پَتہٕ چھِ ٲں یہِ سوٗر چھَکان یا چھِ کھاد اَنان یا چھِ گوہ اَنان چھَکان چھِ سُہ پَتہٕ چھِ أسۍ اکھ اکھ کُل کَڑان ییٚلہِ ہۄتھ کُلِس گٔے نا واریاہ ٲں موٗل بَنیٛایِس تَتھ بَنیٛاے واریاہ پٕلانٛٹٕس لۄکٕٹۍ لۄکٕٹۍ یعنی کہِ ٹَماٹَر کُلٕے زَن أسۍ تھاوو کَران چھِ أسۍ کٲم بَناوان چھِ أسۍ ٲں سُہ لۄکُٹ چَمَن اکھ سُہ چھِ سَمبھالان تھاوان اصٕل پٲٹھۍ پَتہٕ چھِ پَتہٕ چھِ أسۍ لاگان سُہ اَکھ اکھ اکھ اکھ کُل چھِ أسۍ لَگاوان پَتہٕ تَتھ مَنٛز پَتہٕ چھِ أسۍ کٲم کَران اَنو أسۍ آب ترٛاوو أسۍ تَتھ واریاہ زیادٕ آب مطلب زیادٕ آب تہِ نہٕ چھُنہٕ پیٚوان ترٛاوُن کِہیٖنۍ تہِ نہٕ وۄنۍ گوٚو تھوڑا چھُ پیٚوان ترٛاوُن ٹھیٖکھٕے آب یُتھ پَگاہ سُہ یی پَتہٕ چھِ تِم یِوان تہٕ گژھان چھِ ٲں پَتہٕ ییٚلہِ ٲں مطلب ترٛاوہوکھ نا آب واب پَتہٕ چھِ واریاہ ٹایم بعد أسۍ دِوان تِمَن نظر کَران چھِکھ ژوٗر اصٕل پٲٹھۍ منٛز اَگر گاسہٕ آسہِ کھوٚتمُت سُہ چھِکھ کَڑان یُتھ مطلب کہِ یہِ چھُ روزان اصٕل زٔمیٖن پَتہٕ چھِ أسۍ ٲں واریاہ ٹایمہٕ بعد گژھان دِوان چھِکھ نظر گۄڈٕ چھِ آسان تِم نیٖل تِم ٹَماٹَر گٔمِتۍ پَتہٕ ییٚلہِ بیٚیہِ چھِکھ واریاہَس ٹایمَس بعد ٲں ترٛاوہوکھ آب رژھا بیٚیہِ یا کیٚنٛہہ کَرہوکھ کھادا وادا ترٛاوہوکھ بیٚیہِ تہٕ تِم چھِ آسان پَتہٕ پٔپۍ گٔمِتۍ پَتہٕ چھِ کَڑَان تہٕ اَنان چھِ گھرٕ پَتہٕ چھِ کھیٚوان تِم ٹماٹر أسۍ یا اَگر یا کھیٚمو کُنہِ ساتہٕ یا چھِ کَران کٲم ٲں أسۍ چھِ یا کٕنان دُکاندارَن ییٚتہِ پَتہٕ چھِ تِم اسہِ پونٛسہٕ دِوان تہٕ تِم پَتہٕ چھِ تِم کٕنان یا چھِ أسۍ پانَس رَٹان اگر کَم آسیٚن تیٚلہِ رَٹُو پانَس اگر بٔرِتھ آسیٚن تیٚلہِ کٕنان چھِ أسۍ دُکاندارَن